ٲں أزِچ تازٕ نِوٕز ٲس یہِ زِ ٲں بہٕ چھُس بَڈگام ڈِسٹِرٛکَس منٛز روزان یورٕ اوس آزٕ گورنَر وِزِٹ گَورنَرَس اوس آز یور یُن صُبحٲے مارنِنٛگَس منٛز تَمہِ کہِ باو تَمہِ کہِ وجہ سۭتۍ اوس سورُے ٹرٛیفِک آزٕ بنٛد برابر ہُمہامہِ پٮ۪ٹھہٕ بڈگوم تانۍ اوس سورُے ٹرٛیفِک بنٛد تٔمِس ٲسۍ اِناگوریشَن کَرٕنۍ ٲں ییٚتہِ ٲں ریشی پوٗرہ بَڈگام چھُ یُس بَڈگامَس منٛز ڈِسٹِرٛکٹ ہاسپِٹَل چھُ سُہ کوٚرُکھ پور ٲں شِفٹہٕ کوٚرُکھ سُہ ڈِسٹِرٛک ہاسپِٹَل تور تِم چھِ لگ بھگ اَکسَتَتھ کَنال رَجیٚسٹٲرڈ سَمان تِمن اَکسَتھن کَنالن منٛز چھُ بَناوُن ڈِسٹِرٛکٹ ہاسپِٹَل تٔتھۍ ٲس تٔمِس اِناگوریشَن کَرٕنۍ یُس یہِ مگر بڈگام ہاسپِٹَل چھُ اَتھ بَنایَن یِم پیٖڈیاٹِرٛک بَچَن خٲطرٕ ہسپتال تہٕ بیٚیہِ ٲں گاینہٕ گاینی ہاسپِٹَل بَنایَن یِم مطلب مَستوٗراتَن خٲطرٕ بَنایَن یِم اَتھ ہاسپِٹَل ٲں تٔمِس گَورنَر وِزٹَس تِمو چھِ ترٛٲیمِتۍ لگ بھگ اَتھ ٲں بوٗزُم شیٹھ کروڑ چھِکھ اَتھ ہَسپَتالَس ترٛٲیمِتۍ بیٚیہِ آو یِتھ پٲٹھۍ وَننہٕ زِ یہِ ہَسپَتال ہسا گژھہِ یُن دۄن ؤرۍ یَن منٛز کَمپٕلیٖٹ کَرنہٕ زٕ ساس ژوٚوُہ یا زٕ ساس پٕنٛژہَس تانۍ آسہِ یہِ ہَسپَتال تَیار گوٚمُت تہٕ بیٚیہِ اَکھ گُڈ نِوٕز چھِ یِتھ پٲٹھۍ آیہِ وَننہٕ زِ اَتھ ہَسپَتالَس منٛز ہَسا یِن واریاہ زیادٕ نٔرسہٕ تہِ ایٚڈجیٚسٹ کَرنہٕ تہٕ مےٚ چھُ پانہٕ بی ایٚس سی نٔرسِنٛگ کٔرمٕژ یہِ آو وَننہٕ کہِ اَتھ ہَسپَتالَس منٛز یِن واریاہ زیادٕ ٲں نٔرسہٕ ایٚڈجَسٹہٕ کَرنہٕ سُہ چھُ واریاہ اَکھ اصٕل نِوٕز مطلب واریاہ زیادٕ یِم یِمو بی ایٚس سی نٔرسِنٛگ کٔرمٕژ چھِ یا پرٛایویٹ نیٚبرٕ یا ییٚتہِ چھیٚکھ کٔرمٕژ نٔرسِنٛگ تِم گَژھیٚن اَتہِ ایٚڈجیٚسٹہٕ اَتھ ہَسپَتالَس منٛز یہِ چھِ واریاہ زیادٕ گُڈ نِوٕز تہٕ بیٚیہِ چھُ یہِ بَڈگام کیٚن خٲطرٕ چھُ یہِ وُنٛکیٚس خوشی ہُنٛد مَقام فخرُک مَقام تاکہِ تِمن دیٛتُکھ بڈگٲمِس منٛز یوٗتاہ بوٚڑ ڈِسٹِرٛکٹ ہاسپِٹَل بوٚڑ یہِ چھُ بوٚڑ بارٕ ہاسپِٹَل ییٚمہِ کہِ یُس ہَسا سارنٕے یَتھ بَڈگامَس منٛز ضروٗرت لَگہِ یہِ چھِ أزِچ اِنٹرٛسٹِنٛگ نِوٕز